اَسَلامُ علیکُم انکَل مےٚ چھِ مےٚ دیٖتو یہِ کیٛاہ وَنان ہاٹ کافی تہٕ ہاٹ چاکلیٹ زٕ کَپ تہٕ تم گٔژھۍ آسٕنۍ تٔتۍ تم دیٖتو پیکِنٛگ تَتھ تھٔےتو پیکِنٛگ ؤلِتھ اَصٕل تہٕ مےٚ چھِ گَرٕ گژھُن دوٗر پہنَتھ تہٕ کیٛاہ وَنان سُہ گوٚژھ روزُن توٚتانۍ وُشُن تہٕ مےٚ تھٔےزیو یِم زٕ کَپ پیک کٔرِتھ آ اَصٕل پٲٹھۍ کیٛازِکہِ یہِ گوٚژھ نہٕ لیٖک ویٖک تہِ گژھُن کینٛہہ تہٕ یہِ چھِ تھوڑا دوٗر پہنَتھ نیُن تہٕ اَتھ کوٗتاہ ٹایم لَگہِ